ہیٚلو اَلسلامُ علیکُم وعلیکُم السلام تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ اَصٕل پٲٹھۍ أسۍ حظ چھِ یہِ چھِ حظ اۭں ٹراوٕل ایٚجَنسی مَلٹِپٕلیٚکٕس مَلٹِپٕلیٚکٕس ٹراوٕل ایٚجَنسی اچھا أسۍ حظ چھِ کَشمیٖرکٕے بیسِکٔلی مگر أسۍ چھِ وٕنکیٚنَس کٲم کران ممبی منٛز تہِ ؤنکیٚنَس چھِ روزان تہِ ییٚتی اَسہِ گٔے زٕ ژور پانٛژھ ؤری ییٚتۍ مگر وٕ چھِ اَسہِ پٕلین اَسہِ حظ چھِ ہولیڈیز أکِس رٮ۪تَس خٲطرٕ تہٕ اس لیے چھُ اَسہِ کَشمیٖر یُن اَسہِ ؤنۍ تَو اَسہِ حظ چھِ سریٖنگر ڈِسٹرکَس منٛزٕے اورٕ یورٕ چَکَر وَکَر کَرٕنۍ اَسہِ ؤنۍ تَو اَسہِ کم کم جایہِ گژھَن نزدیٖک یور أسۍ جلدی جلدی ہٮ۪کَو گٔژِتھ تہِ جلدی جلدی ہٮ۪کَو واپَس یِتھ اَسہِ کوٗتاہ خرچہ گژھِ اَسہِ حظ چھِ اچھا اَسہِ حظ چھِ پَنٛدہ اُکتوٗبَر پٮ۪ٹھٕ پَنٛدہ نَومبر تانۍ یُہے ریٚتھ چھُ اَہَن حظ اَکھ رٮ۪تھ چھِ مگر اَتھ منٛز چھِ اَسہِ فیملی فَنٛکشَنٕز کیٚنٛہہ خانٛدَر چھِ تِم تہِ چھِ یہِ کَرٕنۍ اَتھ منٛز چھِ اَسہِ واریاہ کَم ٹایِم مِلان یُہے دہ باہہ دۄہ ہیٚو یِمَن منٛز أسۍ اورٕ یورٕ ہٮ۪کَو چَکَر کٔرِتھ نہ حظ أسی چھِ وَنان سریٖنگر مطلب سریٖنگر یُس ایرِیا چھُنہٕ حظ اَسہِ نزدیٖکٕے پےٚ پیٚوان مطلب یُس ڈِسٹرکٹ سریٖنگر دوٗر دوٗر جایَن ہٮ۪کَو نہ گٔژِتھ کیٛازِ کہ اچھا اچھا اگر اَسہِ گۄڈٕنٮ۪تھٕے اگر اَسہِ گۄڈٕنٮ۪تھٕے پتہ چَلہِ ہا نہ کہ اَسہِ کوٗتاہ کرچی یی اَتھ تہٕ أسۍ کَرہَو ایٚکاڈِنٛگلی پٕلین اَتھ سُہ مطلب أسۍ چھِ بٔڑ فیملی اِنشاء اللہ تہٕ بیٚیہِ یِم اَسہِ اَتہِ فیملی چھِ مطلب پَنٕنۍ رِلیٹِو چھِ تِمَن نِش چھِ اسہِ بوٗزٕمُت کہ تُہۍ تُہٕنٛد بَجَٹ چھِ آسان واریاہ اَصٕل اَہَن حظ وۄنۍ سٔہ حظ چھِ سارِنی پتہ خرچہ چھِ آز واریاہ تہٕ مگر وَلہٕ حظ سُہ حظ ہٮ۪کَو أسۍ ایٚڈجَسٹ کٔرِتھ سُہ چھُنہٕ کیٚنٛہہ مگر اَسہِ گژھِ تھوڑا سُہ چھِنہٕ حظ بیٚٹَر سٔروِس گژھَن اَسہِ بَس سٔروِسِز یہِ حظ چھِنہٕ اچھا اچھا اِنشاء اللہ اِشاء اللہ تہٕ اَسہِ ؤنۍ تَو اَسہِ چھِ حظ ایٚڈوانسَس منٛز تہٕ حظ اچھا ٹھیٖک اَسہِ ؤنۍ تَو اَسہِ چھِ حظ ایٚڈوانٕس پیمیٚنٹ کَرٕنۍ کیٚنٛہہ کِنہٕ کِہیٖنۍ نہ کِنہٕ اَسہِ چھُ تمے ساتہٕ سورٕے کَرُن پے اچھا اچھا اِنشاء اللہ اِنشاء اللہ اَسہِ ؤنۍ تَو تُہۍ دِیِو نہ اَسہِ پَنُن بَس سٔروِسٕز وغیرہ یِمَن سۭتۍ گایِڈ وغیرہ تہِ سۭتۍ کِنہٕ اَسہِ چھِ پانے سُہ ایٚڈجَسٹ کَرُن

اَدٕ حظ ٹھیٖک تیٚلہِ حظ کٔرزیٚو تُہۍ مےٚ پَنُن ایٚکاونٛٹ نمٛبَر سیٚنڈ تہٕ بہٕ سوزہو تۄہہِ نیٚصف پیمیٚنٹ تہٕ اِنشاء اللہ اِنشاء اللہ تھٲیِزیٚو اَسہِ تیٚلہِ یِمَن سٔرٕوِسَن ہُنٛد خیال او کے ٹھیٖک چھِ وعلیکُم السلام اَلسلام